سٲنِس گامَس منٛز حظ یُس زِیُٹھ چھُ سُہ ہَسا چھُ ییٚتہِ مۄکدَم تہٕ بیٚیہِ حظ چھُ ییٚتہِ سَرپَنچ مگر یِم نَسا چھُ سیٚود کینٛہہ اگر کُنہِ جایہِ حظ کینٛہہ ضوٚرَتھ چھِ آسان یِم نہ سا چھِ تَمہِ ساتہٕ یِوان أسۍ ضوٚرَتھ کینٛہہ بیٚیہِ حظ چھِ اگر یِمَن کینٛہہ پَتہٕ یہِ کینٛہہ کٲم یِم نَسا چھِ اَسہِ سۄ دِوان کینٛہہ یِم حظ چھِ دِوان سۄ پَننؠن پَننؠن بیٚیہِ ہَسا چھِ سٲنِس گامَس منٛز یہِ رُت چیٖز اَکھ یُس اَسہِ ییٚتہِ درگاہ چھُ یور واریاہ دوٗرِ پؠٹھ لُکھ چھِ یِوان یورٕ زیارت کَرنہِ بیٚیہِ حظ چھِ ییٚتہِ گژھان تِم نہ حظ چھِ أڑۍ تِتہِ حظ چھُ گژھَان ییٚتہِ یِم تِم نہ حظ چھِ اَمہِ نِیَت یِوان کینٛہہ ییٚتہِ چھُ دَرگاہ یور ہَسا چھُ پؠوان صاف تہٕ پاھ یِوان تِم حظ چھِ یورٕ یِوان خَرۍ گی کَرنہِ واریاہَن گامَن ہٕنٛدۍ چھِ تِم تہِ یِم حظ یور چھِ یِوان خَرۍ گی کَرنہِ پَتہٕ حظ چھِ گژھان سٲنِس گامَس منٛز واریاہ واریاہ بیٚیہِ حظ چھُ ییٚتہِ آسان یہِ بوٚڑ دۄہ یور حظ بٕتہِ چھُس گژھان نؠماز چھِ پَران یا جُمعہ چھُ آسان اَتہِ چھِ پران درگاہ تَتہِ حظ چھِ آسان واریاہَن گامَن ہٕنٛدۍ جُمعہ دِتھ درگاہ چھُ یِوان بوٚڑ دۄہ مَناونہٕ